السَّلامُ علیکم اہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک ڈاکٹر صٲب تۄہہِ کَتہِ چھُو کٕلنِک فیٖس کوتاہ چھُو رَٹان مےٚ حظ ٲس نَڈیٚن زَنگن پین کَرَان بہٕ ٲسٕس دَپن بہٕ یِم تۄہہِ نِش بہٕ گٔیس واریاہن ڈاکٹرن نِش مگر مےٚ گٔے نہٕ فرقٕے اہن حظ کَتہِ حظ چھُو تۄہہِ کٕلنِک

اَدٕ حظ ٹھیٖک مگر بہٕ گٔیس واریاہن نِش مےٚ گٔے نہٕ فرقٕے ووٚنۍ دیِٖزیو تُہۍ مےٚ اصل پَہمت دوا یمہِ سۭتۍ مےٚ فرق گَژھہِ اہن حظ اَدٕ حظ ٹھیٖک اہن حظ نَڈیٚن زَنگن راتَس چھِ مےٚ بیٚکَرٲری لاران زَنگن ییٚلہِ حظ بیٚہوان چھس بہٕ مےٚ چھِ تیٚلہِ زیادٕ پین کَران

بیٚہنہٕ سۭتۍ چھم زیادٕ پین کَران بیٚیہِ حظ چُھم ییٚلہِ بہٕ دوا چھس کھیٚوَان یہِ دَگہِ ہُنٛد دوا مےٚ چھِ تیٚلہِ میادس تہِ پین گَژھان اہن حظ اہن حظ اہن حظ اَدٕ حظ ٹھیٖک اَدٕ حظ اَدٕ حظ تُلِو بیٚہو رۄبس حوالہٕ